آ یہِ کَتھ چھِ بالکُل صحیح أزِکۍ لُکھ چھُنہٕ أزِکۍ نوجوان چھُنہٕ چُنن اؠگرِکَلچَر کینٛہہ یَتھ حالانٛکہِ تِہنٛدۍ فیملی چھِ آسان ڈارؠکٹلی ایٚگرِکَلچرَس سۭتۍ وابسطہٕ اَمیُک مین ریٖزَن چھُ یہِ أزکؠن لُکَن أزکؠن نوجوان چھَنہٕ ییٖژ ہیکتھ تیٖژ محنت کرنس سُمب طاقت کینٛہہ تِم ایگریکلچر یُس چھُ یہِ حظ چھُ واریاہ اَتھ چھِ واریاہ یہِ چھِ ہیٚکٹِک پرٛوسس اتھ چھُ واریاہ ٹایم لگان یا اَتھ چھِ واریاہ محنت لگان امہِ اَتھ چھُ پؠوان مطلب رَبہِ منٛز وَسُن یا رُدَس منٛز تہِ بِہُن تاپَس تہِ بِہُن اَتھ منٛز چھُ گرٕ گَڑٕ تہِ کھَسان کُنہِ ساتہٕ اَتھ منٛز چھُ دَوا لَگَان أچھَن یا بَدل کینٛہہ کانٛہہ تِم کُس مَرحل آسہِ اَمہِ اؠگرِکَلچرُک کُس کۄس سَند آسہِ اَمہِ اؠگرِکَلچَرٕچ امہِ باوجوٗد چھُس بہٕ ونان أزکؠن لوٗکَن پَزِ اؠگرِکَلچرس کُن رُجان کَرُن بہٕ چھُس پانہٕ اَکہِ میٲنۍ میٲنۍ فیملی چھِ اؠگرِکَلچرس سۭتۍ ڈپینٛڈ کران بہٕ چھُس پانہٕ سپیر ٹایمَس منٛز یا اَکثر ٹایم چھُس بہٕ تہِ أتھۍ ایٚگرِکَلچَر سیٚکٹرَس سۭتۍ گُزارَن چاہے أسۍ چھِ ژوٗنٛٹھۍ کٲم کَران یا ڈوٚنۍ کٲم کَرَان یا آز چھُ اَسہِ وٕنکؠن سونتَس منٛز چھُ اَسہِ پؠوان یِہوے گاسہٕ پریشٲنی گاسہٕ لونُن گاسہٕ ہۄکھناوُن لَو گنٛڈٕنۍ خٔسیٖل گنٛڈُن واریاہ محنت چھِ اَتھ لگان اَتھٕ چھِ اَتھن چھِ خٔش لگان ہٹ چھِ کھسان اِمپاٹَنٕس چھِ اؠگرِکَل اؠگرِکَلچرٕچ واریاہ زیادٕ اِمپاٹَنٕس چھِ یہِ ییٚلے ایگرِکَلچَر منٛز ییٚلے کانٛہہ چیٖز أسۍ وۄپداوو تیٚلی چھُ سُہ باقین تام واتان ییٚلہِ أسۍ ژوٗنٛٹھ بناوو تیٚلے چھُ سُہ واتان اِنڈیہِ کؠن باقین ریاستن تیٚلے چھُ اکھ اِنڈین اِنڈین سٹیٖزَن یا بدل کُنہِ سٹیٹُک سِٹیٖزَن یہِ ژوٗنٛٹھ کھؠون ییٚلہِ أسۍ یہِ بناوو ییٚلہِ پنٛجابٕکۍ شُگر کِہیٖنۍ بنایَن تیٚلے چھُ واتَن سُہ یور ایٚگرِکَلچَرَس چھِ واریاہ زیادٕ اِمپاٹَنس